ہیٚلو وَعلیکُم اَسلام ٹھیٖک چھِوا اَلحَمدُاللہ شافیا چھِوا آ ؤنِو

ٹھیٖک چھُ ٹھیٖک چھُ تُہۍ کوٚروا یہِ کَمپٕلیٖٹ آ بِلکُل اتھ أس مےٚ دِژمٕژ نَظر مَگر اتھ منٛز باسیٚو مےٚ یہِ چھُ واریاہ اصٕل پَلنَرٲس یہِ چھُ ٹھیٖک پُلیر چھُ زیادٕ چھُنہٕ اتھ منٛز اِشوٗ مَسلہٕ کِہیٖنٛۍ تہٕ مطلب وۅنۍ چھِ اتھ بیٚیہِ أکِس دۅن جایَن تھوڑا کٲم کَرٕنۍ بہٕ ونہو تۅہہِ کتنس کیٛاہ پرٛابلِم چھِ اتھ روٗزمٕژ تِم چیٖز کٔرۍزیٚو تُہۍ ہاے لایِٹ تتھ پیٚٹھ کٔرۍزیٚو تُہۍ اتھ کٲم ٹھیٖک چھا بِلکُل اتھ منٛز چھُ گۅڈٕنیٚتھے یُس تۅہہِ یہِ کلکوٗلیشَن چھُو تۅہہِ اتھ پینٛڈِینٛگ تھٲومٕژ ٹھیٖک پرٛوجیکٹ چھُو تۅہہِ کوٚرمُت یہِ کِلِیر مَگر وۅنۍ چھُ اِشوٗ روٗدمُت کَلکوٗلیشنس منٛز کَلکوٗلیشَن چھِ تھوڑا بیٚیہِ نَظر دِنۍ تہٕ بیٚیہِ چھُ وُچھان یہِ پرٛوجیکشَن کیٛاہ چھُ کوٗتام واتہِ کوٗتاہ ٹایِم لَگہِ اتھ ٹھیٖک چھا آ یِم چھِ کیٚنٛہہ چیٖز یِم اتھ بیٚیہِ چھِ رلاوِٕنۍ کیٛازِ یہِ چھُ تُہٕنٛدِ خٲطرٕ تہِ ضرٗوری اَگر تۅہہِ کانٛہہ پرٛوجیکٹ دِژیٚو یہِ گژھِ نہٕ ٹایمَس پیٚٹھ کمپٕلیٖٹ کیٚنٛہہ سُہ چھُ تُہٕنٛدِ خٲطرٕ تہِ پرٛابلیمیٹِک آسان تِکیٛازِ تُہٕنٛز پرٛموٗشَن یا تُہٕنٛز یُس یہِ چھِ پیرایکے ویرایکے چھِ یہِ چھِ سأری کَران ڈِپینٛڈ أتھۍ پیٚٹھ ٹھیٖک چھا تۅہہِ چھِ کوٗشِش کَرٕنۍ یوٗتاہ نہَ توٗتاہ صاف پُلیر کَرٕنۍ بیٚیہِ چھُ بیٛاکھ چیٖز یُس زَن زیادٕ اِمپارٹںٹ چھُ سُہ یُس سا یہِ ٹایمَس پیٚٹھ گژھِ یہِ کَرُن ٹھیٖک بِلکُل اتھ چھُ خَیال تھاوُن تِکیٛازے ٹایِم کوٗتاہ اوسوٕ تۅہہِ اَسہِ دیُتمُت ٹھیٖک چھُ چَلو کیٚنٛہہ چھُنہٕ ٹایم ہیٚکہِ ایٚکسٹینٛڈ گٔژھِتھ بیٚیہِ زٕ دۅہ تہِ ہیٚکن ایٚکِسٹینٛڈ گٔژھِتھ مَگر تَمہِ پَتہٕ ہیٚکہِ نہٕ ایٚکِسٹینٛڈ گٔژھِتھ کِہیٖنٛۍ تہِ اَگر نہٕ تُہۍ یہِ کَمپٕلیٖٹ کٔرِو تیٚلہِ پیٚوٕ شِفٹ کَرُن بیٚیہِ کٲنٛسہِ کُن ٹھیٖک چھا باقٕے پرٛوجیکٹس منٛز چھُنہٕ کٕہیٖنٛۍ تہِ اِشِوٗ پرٛوجیکٹ چھُو تۅہہِ واریاہ بَہتر کوٚرمُت اصٕل کوٚرمُت اتھ منٛز چھَنہٕ کِہیٖنٛۍ تہِ اِشوٗ وۅنۍ چھُ تھوڑا چھُ پیٚنٛڈِنٛگ روٗدمُت تۅہہِ کیٛازِ روٗدوٕ یہِ پینٛڈِنٛگ اچھا اچھا کٕہیٖنٛۍ تہِ اشوٗ کٕہیٖنٛۍ تہٕ اِشوٗ چھُنہٕ اَگر تۅہہِ باسان چھُو تُہۍ ہیٚکِو وۅنۍ یہِ کٔرِتھ کِہیٖنٛۍ چھُنہٕ تۅہہِ دِمہو بیٚیہِ زٕ دۅہ تُہۍ کٔرۍزیٚو یہِ کَمپٕلیٖٹ ٹھیٖک چھا چَلو تَمہِ پَتہٕ بَناوو أسۍ یِہُنٛد پٔرفارمنَس رِپورٹ یہِ آسہِ سُہ بنہِ تَمہِ پَتہٕ ٹھیٖک چَلو چَلو روٗزِو اللہ تعالٰی ہَس وعلیکُم اَسلام